یُس اَسہِ یہِ پٔتۍمہِ پھِرِ اوس گوٚمُت کِرٛکَٹ ہرُد کَپ یُس ہاسے یہِ ہرُد کَپ اوس گوٚمُت یہِ ہَسے اوس گوٚمُت ڈِسٹِرٛکَس منٛز سٲنِس اَتھ منٛز ہاسے ٲس واریاہَن مُلکَن ہٕنٛز ٹیٖم آمُت مطلب واریاہَن ڈِسٹِرٛکَن ہٕنٛز ٹیٖم آمٕژ اور پَتہٕ ہاسے ٲس نیشنَل لٮ۪ولہِ سٮ۪نٛٹرٕکۍ پٕلیَر تہِ آمٕتۍ اور یِم ہاسے یِم پاٹسِپٮ۪نٛٹ ٲسۍ تِم ہاسے ٲسۍ واریاہ یِم لوٗکھ یِم نیٚبرٕ سٹیٹ لٮ۪ولہِ ڈِسٹِرٛک لٮ۪ولہِ پٮ۪ٹھ چھِ گِنٛدان یِم مین مین یِم بیٹٕسمین تِم ہاسے ٲسۍ آمٕتۍ تور لوٗکَن ہُنٛد رَشا اوس واریاہ زیادٕ کیٛازِکہِ تَتھ منٛز ٲسۍ بٔڑۍ بٔڑۍ کھِلٲڑۍ آمٕتۍ أرجُن راہُل اوس آمُت پرٛانٛک شَرما اوس آمُت یِم ہاسے ٲسۍ بٔڑۍ بٔڑۍ یِم پٕلیَر ٲسۍ نیشنَل سِٹیٹ لٮ۪ولہِ ہِنٛدۍ ڈِسٹِرٛک یِم سٮ۪نٛٹَر لٮ۪ولہِ ہِنٛدۍ یِم پٕلیَر ہاسے ٲسۍ آمٕتۍ پَتہٕ ہَسے گٔے کٲم یِم ہاسے ٲسۍ آمٕتۍ اور تہٕ پَتہٕ ٲسۍ سٲری لوٗکھ تماش گیٖر آمٕتۍ اور وٕچھنہِ واریاہ زیادٕ ٲسۍ تَماش گیٖر آمٕتۍ وٕچھنہِ